بہٕ چھَس نہٕ زیادٕ تَر رَنان کِہیٖنۍ تِنہٕ مطلب وٕنۍ چھَس بہٕ ٹوٹلی رَنٲنی کُنہِ ساتہٕ کُنہِ ساتہٕ ییٚلہِ زَنہٕ مجبوٗری پے یا مطلب بیٚیہِ کانٛہہ آپشَن آسہِ مےٚ نہِ پانہٕ پَتہٕ چھِ پٮ۪وان پانہٕ رَنُن یِہوٚے مطلب یِہوٚے وَجہ چھِ اِنسانَس ییٚلہِ کُنہِ چیٖزُک مطلب اٮ۪کٕسپیٖرینسٕے اوس نہٕ کینٛہہ کُنہِ چیٖزُک تجرُبہٕ اوس نہٕ کِہیٖنۍ تَمہِ وجہ سۭتۍ تَمی وَجہ سۭتۍ چھِ پَتہٕ ییٖژاہ یِم یِوان مطلب تیٖژاہ سُہ ہٮ۪کان ییٚلہِ اِنسانَس مطلب کُنہِ چیٖزٕچ یہِ آسہِ مطلب عادت آسہِ پَتہٕ چھِنہٕ گژھان تِنہٕ ہُہ کیٚنہہ ییٚلہِ نہٕ زانٛہہ کوٚرُے تٔمۍ ساتہٕ چھِ گژھان اَکہِ دۄہ اوس اَسہِ یہِ تھل رُووان تہٕ وۄنۍ ٲس اَسہِ وۄنۍ ٲس تِمَن چاے والٕنۍ بہٕ ٲسٕس گَرِ کُنسٕے زٔنِس مےٚ ٲس وۄنۍ تِمَن چاے کَرٕنۍ مےٚ بنٲو ہیٖٹرَس پٮ۪ٹھ چاے مےٚ روٗدٕے نہٕ یوٗتاہ خیال مطلب زیادٕ بٔڑۍ تہِ ٲسٕس نہٕ کِہیٖنۍ بیٚیہِ اوسُم نہٕ تگان تہِ نہٕ کِہیٖنۍ تہٕ مےٚ تھٲو ہیٖٹرَس پٮ۪ٹھ چاے تَتھ گوٚو پاوَر مےٚ تیٖژاہ چھِ مطلب زیٖر زیٖر مےٚ کوٚر شرٛاکہِ سۭتۍ دِژ مےٚ تَتھ زیٖر مےٚ کوٚر شرٛاکہِ تٔتِنٕے مطلب یُس تَتھ کاپَر چھِ آسان تٔتنٕے کوٚر مےٚ تَتھ تھپھ مطلب تِم تِم لٔج مےٚ تِتھ پٲٹھۍ گرٛین بہٕ آیَس واریاہ مطلب دوٗر چھکنہٕ ژوٚل مےٚ سُہ نَرٮ۪ن زوٗ ووٗ نیٖرِتھ مطلب پییَس تٔتنٕے مےٚ اوس نہٕ سمجھی یِوان بہٕ کیٛاہ کَرٕ بہٕ ٲسٕس ہٮ۪وان أچھ کُھل مطلب أچھ کُھلاونہِ مےٚ ٲس نہٕ یِوٲنۍ بہٕ ٲسٕس ہٮ۪وان کرٛٮ۪کھ مےٚ ٲس نہٕ یِوٲنی یِتھ تِتھ تھوڑا ٹایِم بعد کوٚر تہٕ پَتہٕ یہِ بَس ٲسٕس بہٕ مطلب آو مےٚ أچھَن تھوڑا گاش ہیوٗ آوُم ہوش ہیوٗ بہٕ چھَس ییٚتی ہُہ یہِ بہٕ چھَس ٹھیٖک تہٕ ییٚکیٛاہ پَتہٕ گٔیَس وارٕ وار مطلب ترٛووُم تھووُم تھوڑاہَس ٹایِمَس لَرِ یوٚتام مےٚ آو نَرٮ۪ن زَنٛگَن زوٗ پَتہٕ یُتھٕے تھوڑا گٔے داہ وُہ مِنٹ گٔے مےٚ یہِ فرق ہِش باسیم بہٕ گٔیَس ٹھیٖک مطلب آوُم ؤژھٕس تھوٚد پانَے مطلب ہُہ اوس مےٚ پَے مےٚ چھِ یہِ مطلب مےٚ لوٚگ پاورَس پَتہٕ چیوم جلدی دۄد گِلاس تہٕ بیٚیہِ چیٚیَم ترٛیش اَکھ زٕ گِلاس تہٕ بَس باقٕے گوٚو نہٕ ہُہ نُقصان کِہیٖنۍ تِنہٕ مطلب مےٚ گٔیے پانسٕے ختم بہٕ مَیَس پانَے تہٕ باقی گوٚو نہٕ ہُہ کیٚنہہ زَنہٕ ؤسِتھ پیوٚو نہٕ کِہیٖنۍ مطلب مےٚ گٔے پانسٕے پَتہٕ چیوم دۄد وۄد بیٚیہِ چیوٚم ترٛیش تہٕ گٔیَس گٔیَم فرق پَتہٕ